اگر اَسہِ پٔلانس منٛز آسہِ اسہِ آسہِ کُن دوٗر گژھُن تیٚلہِ چھِ أسۍ تَمہِ ساتہٕ گۄڈنیٚتھ صُبحن سُلے نیرن تاکہِ اَسہِ ہیٚکہِ نہٕ ٹریفِک جامٕچۍ کانٛہہ دِکت یِتھ دوٚیِم چیٖز اَسہِ یۄس زن ٹرٛولِنٛگ خٲطرٕ أسۍ گٲڑۍ یا کیب استعمال کران چھِ سۄ گژھِ سۄ چھِ أسۍ وٕچھان سۄ چھےٚ فِٹ پیٹرول چھُس برابر تہٕ تَمہِ سۭتۍ چھِ سٲنۍ یۄس زَن جٔرنی چھِ آسان سۄ چھےٚ سیف تہِ گژھان تہٕ کَمفٲٹیبٕل تہِ بَنان